مےٚ چھُ ناو عزرا جان بہٕ چھَس روزَان مٹَن اوکرِ ڈسٹرِک اننت ناگ مےٚ اَسہِ چھُ ییٚتہِ پؠٹھ خانواڑِ مَٹَن اکھ ریسٹورنٛٹ یَتھ ناو چھِ صِفر سُہ چھِ اَسہِ واریاہ نزدیٖک ییٚتہِ پؠٹھ گرِ پؠٹھ چھِ اسہِ لگَان صرف توٚتام پانٛژھ مِنٹ بہٕ چھَس یَژھان تَتھ ریسٹورَنٛٹ پؠٹھ کَرٕ بہٕ آرڈَر پنٛنہِ خٲطرٕ اکھ ڈِش تَتھ چھِ ناو بَٹر چِکَن تہٕ بَٹر چِکن ہیٚکہٕ بہٕ تَتہِ آرڈَر کٔرِتھ یَتھ ایڈرَسَس پؠٹھ ایٚکوٗرا مَٹَن اننت ناگ ہاوُس نمبر ٹُوَنٛٹِی فور